اگر أسۍ وُچھَو کَشمیٖرٕکۍ واریاہ ٹرٛیڈِشنَل ڈانَس چھِ ؤنکٮ۪س یَتھ منٛز چھِ یِوان حافِظ نغمہ چھِ یِوان بانٛڈٕ پٲتھر چھِ یِوان روٚف ڈانَس چھِ یِوان دمہٕ ہٲل چھِ یِوان لَڑی شاہ چھِ یِوان بیٚیہِ چھِ یِوان کُد چھِ یِوان چھکرٕ چھِ یِوان وُنٛگہِ نژُن چھِ یِوان تِم چھِ واریاہ تِمہٕ یِم ڈِفرَنٛٹہٕ یعنی کہِ رِجنَس منٛز ییٚتہِ کٔشیٖرِ منٛز چھِ یِوان یعنی کہِ لُکھ چھِ کَران یِم ڈانَس ہر کٲنٛسہِ چھِ پَنٕنۍ پَنٕنۍ الگ آسان یعنی کہِ کُنہِ اَصلِس خاص موقعس پٮ۪ٹھ چھِ یِم یِوان کَرنہٕ اگر أسۍ وُچھان چھُ یُس یہِ روٚف ڈانَس چھِ آسان یُس یہِ روٚف ڈانَس چھِ آسان یہِ چھُ اَتھ منٛز چھُ واریاہ کورِ پانہٕ وٲنۍ دۄیَو سایڈَو آسان پانٛژھ پانٛژھ شےٚ شےٚ کورِ بیٚہوان تِم چھِ یِم آن دَ اوکیجَن اگر عیٖد ویٖد آسان چھِ تَتھ اوکیجَنَس پٮ۪ٹھ چھِ یِمہٕ گٮ۪وان یہِ اگر أسۍ اَمہِ پتہٕ وُچھان چھِ بیٛاکھ اَکھ حافِظ نغمہ حافِظ نغمہ ڈانَس چھِ یہِ چھِ موسٹٕلی فیٖمیل ڈانَس آسان فیٖمیل ڈانَسَر اَتھ منٛز چھِ اِستعمال گژھان اَسہِ سَنطوٗر تہِ تہٕ اگر أسۍ وُچھَو بَچہ نغمہ تہِ چھِ بیٛاکھ اَکھ یُس افغٲنِستان پٮ۪ٹھ چھُ آمُت تہٕ یعنی کہِ یِتہِ چھِ یِوان ییٚتہِ کٔشیٖرِ منٛز کَرنہٕ اَمہِ پتہٕ چھِ بیٛاکھ اَکھ یُس یَتھ منٛز أسۍ وَنان چھِ سۅرما سۅرما تہِ چھِ ڈانَس اَکھ یَتھ منٛز اَکھ کیٛاہ چھِ گژھان کٲم یَتھ منٛز اَکھ نیوٗلی یعنی کہِ نوٚو اَکھ یٔمِس یعنی کہِ اَکھ کوٗر یٔمِس خانٛدَر چھِ آسان تَمہِ ساتہٕ چھِ یہِ یہِ سۅرما یعنی کہِ یِوان گٮ۪ونہٕ یہِ چھِ یِوان موسٹلی ییٚمہِ ساتہٕ اَکھ یعنی کہِ گٔرٕل یٔمِس آسہِ ہزبَنٛڈ کَتھ منٛز آرمی منٛز آسٮ۪س تٔمِس سۭتۍ چھِ یِوان یہِ یعنی کہِ تَمہِ ساتہٕ بیٚیہِ چھِ بیٛاکھ بٮ۪نتھی چھِ بیٛاکھ اَکھ ڈانَس یُس منٛز یُس کَران چھِ پانٛژھ تہٕ شےٚ پیٖپُل چھِ یِم آسان پانہٕ وٕنۍ أکِس گرٛوٚپَس منٛز چھِ یِم نژان آسان تہٕ گٮ۪وان تہِ آسان یہِ چھِ گژھان موسٹلی یُس یہِ بٮ۪نتھی ڈانَس چھُ یہِ چھُ گژھان بٔکٕروال تہٕ گُجر کوٚمنِٹیٖیَن منٛز چھِ تہٕ یِمَن اگر أسۍ وُچھَو یِہٕنٛز کیٛاہ چھِ اِمپارٹَنٕس چھِ یِمَو سۭتۍ چھِ اَسہِ روزان یِہَے پَنُن یُس یہِ کَلچَر چھُ پَنُن یُس یہِ طور طریٖقہٕ چھِ یہِ چھُ روزان اَسہِ زِنٛدٕ پَنُن یعنی کہِ وۅتھُن بِہُن پَنٕنہِ سوسایٹی منٛز پَنٕنِس سماجَس منٛز چھِ یہِ یِمَو چیٖزَو سۭتۍ روزان یہِ اَسہِ پَنُن کَلچَر روزان زنٛدٕ اگر أسۍ یِم یِم ڈانَس چھِ کَران اَمہِ سۭتۍ چھِ اَسہِ یِوان پہچھان پَنٕنہِ پٔٹِکیٛوٗلَر لوکیشنہِ ہٕنٛز پٔٹِکیٛوٗلَر گرٛوپ آف پیٖپلَن ہٕنٛز پٔٹِکیٛوٗلَر رِلِجَنٕچ یَتھ کٔشیٖرِ منٛز یعنی کہِ یِہَے چھِ اَمِچ اِمپاٹَنٕس اگر أسۍ وُچھان چھِ یا یہِ امیُک رول چھِ یِمَن ہُنٛد رول چھِ آسان یِہَے تاکہِ اَکھ پَنٕنۍ کوٚمینٹی یعنی کہِ یہِ گٔژھ روزٕنۍ پانَس سۭتۍ کَن کَنیٚکٹہٕ اگر أسۍ کَتھ کَرَو یہِ کہِ یٔمچی بٮ۪نتیٖچ اتھ منٛز چھِ یِوان موسٹلی بٔکٕروال تہٕ گُجَر کَرنہٕ گوٚو یہِ چھُ روزان اَمہِ سۭتۍ چھُ روزان یِمَن اَکھ یوٗنِٹی روزان یعنی کہِ ٹرٛیڈِشَنَل یعنی کہِ ٹرٛیڈِشَنَس منٛز چھِ روزان یِمَن اَکھ یوٗنِٹی یعنی کہِ اَتھ گرٛوپَس گرٛوپ آف پیٖپُلَس منٛز چھِ روزان اَکھ یہِ یِتھٕے کٔنۍ چھُ اگر أسۍ وُچھَو یِم یعنی کہِ اَمہِ سۭتۍ چھِ اَسہِ واریاہ کَنٹربوٗشَن گژھان یعنی کہِ کَلچَرَس منٛز یعنی کہِ یِمَو چیٖزَو سۭتۍ یِم چیٖز کَرنہٕ سۭتٮ۪ن ڈانَس کَرُن یِم پَنٕنۍ پَنٕنۍ ٹرٛیڈِشَنَل ڈانَس چاہے سُہ کانٛہہ تہِ ڈانَس ٲسۍتَن حفیٖظ نغمہ ٲسۍتَن بانٛڈٕ پٲتھر ٲسۍتَن روٚف ڈانَس ٲسۍتَن دمال ٲسۍتَن یا لٔڑی شاہ ٲسۍتَن لٔڑی شاہ چھِ اَکھ آسان مطلب اَتھ منٛز چھُ آسان اَکھ نفر سُہ چھُ اَکھ کہانی پٮ۪وان پیش کَران ہورٕ چھِس آسان اَکھ اِنٛسٹرٛومٮ۪نٛٹہٕ وایان آسان اِنٛسٹرٛومٮ۪نٹہٕ وایان آسان تہٕ اَمہِ سۭتۍ کیٛاہ چھِ گژھان سٲنۍ کٲم یعنی کہِ کَلچَرَل رِجنَس چھِ گژھان أکِس رِجنَس منٛز یعنی کہِ آ اگر أسۍ وُچھَۄ ڈِفرَنٹہٕ یِم ڈانٛسٕز چھِ ڈِفرَنٛٹہٕ کَلچَرَن ہٕنٛدۍ ڈا ڈانَس چھِ یِم چھِ پانہٕ وٲنۍ اَکھ رِچنٮ۪س چھِ گژھان اَکھ یعنی کہِ واریاہ چھِ گژھان یِم مطلب واریاہ بڑان چھِ اَمہِ سۭتٮ۪ن یوٗنِٹی چھِ بڑان باقٕے چیٖز چھِ گژھان اَمہِ سۭتٮ۪ن اگر أسۍ یِم چیٖز چھِ کَران یَتھ پَنٕنِس سماجَس منٛز کیٛازِکہِ اگر أسۍ وُچھان چھِ ڈِفرَنٛٹہٕ کَلچَرَن ہٕنٛدۍ لُکھ چھِ آسان أکِس سوسایٹی منٛز ییٚتہِ بسان أکِس چھِ آسان اَکھ وےٚ آف لِوِنٛگ یعنی کہِ روزنُک طریٖقہٕ چھِ آسان أکِس کَلچَرَس اَکھ بیٚیِس أکِس لوٗکَن چھِ آسان مطلب اَڈٮ۪ن لُکَن چھِ آسان اَکھ طریٖقہٕ گُزارنُک بَڈٮ۪ن بیٚیِس چھِ آسان بیٛاکھ اَمہِ سۭتۍ ییٚمہِ ساتہٕ یِم یِم پیش چھِ کَران یِم ڈِفرَنٛٹہٕ ڈانَس پَنٕنۍ پَنٕںۍ اَمہِ سۭتۍ چھِ بیٚکہِ یعنی کہِ کَلچَرٕکۍ اُہُنٛد یہِ وُچھان یہِ ڈانَس وُچھان یِمَن سۭتۍ میل وۅتھان ووتھان بیٚہوان یِمَن سۭتۍ اَمہِ سۭتۍ چھُ اَکھ یوٗنِٹی یِوان اَمہِ سۭتۍ اَمہِ یِم چیٖز کَرنہٕ سۭتٮ۪ن گوٚو یہِ چیٖز چھِ واریاہ ضروٗری ؤنکٮ۪س اَکھ سوسایٹی یونایِٹ تھاوٕنۍ اَکھ یُتھ یعنی کہِ یَکجہتی تھاوٕنۍ سوسایٹی منٛز چھِ ضروٗری یِم چیٖز ؤنکٮ۪س کَرٕنۍ اَمہِ سۭتۍ چھِ گژھان یِہَے کٲم سوسایٹی منٛز چھُ روزان یوٗنِٹی یوٗنِٹی ییٚمہِ ساتہٕ روٗز سوسایٹی چھِ روزان ٹھیٖک تہٕ یِم ڈانَس چھِ وُنکٮ۪س اگر تُہۍ وُچھُو مطلب أڑۍ مطلب ؤنکٮ۪س چھِنہٕ یِم تَمہِ آیہِ گژھان خاص استعمال مگر اَسہِ پَزَن یِم چیٖز ؤنکٮ۪س کَرٕنۍ یِم یِم ڈانسٕز تاکہِ سٲنۍ سوسایٹی سٲنۍ یُس یہِ رِجَن چھُ سون یُس یہِ رِلِجَن چھُ یُس اَسہِ مطلب یِم روزَن کَنیٚکٹہٕ ڈِفرَنٹہٕ اِن کَشمیٖرَس منٛز روزَن یِم یعنی کہِ پانہٕ وٲنۍ کا یعنی کہِ کَنیٚکٹہٕ